پانٛژن ڈِسٹِرٛکَن ہُنٛد ناو وَنہٕ بہٕ یَتھ منٛز سرینگر بڈگام اننت ناگ بانٛڈی پورہ پوٗنٛژِم وَنہٕ بہٕ پنٛنہِ ڈِسٹِرٛکُک ناو گانٛدربَل